بہٕ ہَسا چھُس وٕنکٮ۪س سِٹیڈیٖز کَران بہٕ چھُس وٕنکٮ۪نَس بی اٮ۪س سی نٔرسِنٛگ کَران تہٕ یہِ چھُ مےٚ میون سِٹیڈی پُلان وٕنکٮ۪نَس